مےٚ ٲسۍ کُپوارِ پٮ۪ٹھ اَکھ کیب بُک کٔرمٕژ سرینگر گژھنہٕ خٲطرٕ یہِ یُس یہِ کیب ٲسۍ یہِ ٲسۍ اَمیُک ڈرٛایوَر چھُ واریاہ اَصٕل پٲٹھۍ اوس یہِ ڈرٛایوِنٛگ کَران تہٕ بہٕ ٲسٕس ہمیشہ یِہٕے کیب کُن گژھنہٕ خٲطرٕ استعمال کَران بہٕ ٲسٕس ہمیشہ أمۍ سٕے أمۍ سٕے سۭتۍ کَنٹیکٹ کَران تہٕ پَتہٕ نیران أمۍ سٕے سۭتۍ کیب بُک کٔرِتھ ووت نہٕ ڈرٛایوَر وقتَس پٮ۪ٹھ کِہیٖنۍ تہِ مےٚ ٲس أرجَنسہِ کٲم ڈرٛایوَر ووت واریاہ زیادٕ لیٹ ییٚمہِ کِنۍ مےٚ واریاہ زیادٕ پیٛارُن پیوٚ یُس لوکیشَن مےٚ دِژمَژ ٲس کیب خٲطٕر سُہ ووت نہٕ وقتَس پٮ۪ٹھ یور کِہیٖنۍ تہِ ڈرٛایوَر اوس آمُت واریاہ خراب روڈو کِنۍ تٔمِس چھِنہٕ پَے لٔجمٕژ کہِ مےٚ کَپٲرۍ اوس واتُن مےٚ کَپٲرۍ اوس گژھُن سُہ اوس تِمو وَتو کِنۍ آمُت یَپٲرۍ روڈ واریاہ زیادٕ خراب اوس وۄنۍ چھَس بہٕ یَژھان کیب کٮ۪نسَل کَرٕنۍ وۄںۍ اگر یہِ کیب یور واتہِ وۄنۍ چھِ مےٚ آلرٔڈی واریاہ زیادٕ لیٹ گوٚمُت وَ ہٮ۪کہٕ نہٕ بہٕ اَتھ کیبہِ منٛز کُن گٔژھِتھ یُس مےٚ پِکَپ کَرنہٕ خٲطٕر لوکیشَن سٮ۪نٛڈ اوس کوٚرمُت تَتھ پٮ۪ٹھ ووت نہٕ یہِ کِہیٖنۍ تہِ یور وۄنۍ چھَس بہٕ یَژھان کہِ یہِ بدل کانٛہہ کیب بُک کَرٕنۍ بہٕ ٲسٕس ہمیشہ یِہٕے کیب کُن گژھنہٕ خٲطرٕ أمۍ سٕے سۭتۍ کَنٹیکٹ کَران تہٕ أتھی کیبہِ منٛز اور یور گژھان آز تام ییٚلہِ تہِ مےٚ یہِ کیب استعمال کٔر تیٚلہِ ووت یہِ ہمیشہ وقتَسَن پٮ۪ٹھ مگر آز یُس لوکیشَن مےٚ سٮ۪نٛڈ کٔرمٕژ ٲس تٔمِس تَمہِ کِنۍ ووت یہِ واریاہ زیادٕ لیٹ یہِ اوس واریاہ زیادٕ خراب روڈو آمُت مےٚ ٲس واریاہ زیادَن کٲم تہِ وَ ہٮ۪کہٕ نہٕ بہٕ اَتھ کیبہِ منٛز کُن تہِ گٔژھِتھ یُس یہِ کیب چھِ وۄنۍ چھَس بہٕ یژھان یہِ کیب کٮ۪نسَل کَرٕنۍ امہِ کیبہِ بدل ہٮ۪کَن بہٕ وۄنۍ بیٚیہِ کانٛہہ کیب کٔرِتھ بُک یہِ ڈرٛایوَر ووت نہٕ وقتَس پٮ۪ٹھ کیب ہٮ۪تھ کِہیٖنۍ ییٚمہِ کِںۍ بہٕ یہِ کیب چھُس یژھان کٮ۪نسَل کَرُن